بہٕ کیٛاہ وَنہٕ اَتھ بارَس منٛز تہٕ ییٚلہِ تہِ موبایِل چھُ گژھان خراب ٲں مان ژٕ کیٚم لیپ ٹاپ چھُ مےٚ یا سُہ گژھہِ خراب یا کمپیٚوٹَر کیٚنٛہہ تہِ گژھہِ یِم ایٚلیکٹرٛانِک چیٖز خراب تہٕ اسہِ چھُ ییٚتی ہَمساے اَکھ تہٕ تٔمِس چھِ وَنان کے کے ایٚلیکٹرٛانِکٕس تہٕ أسۍ چھِ تٔمسٕے نِش نِوان تہٕ یا اگر اسہِ مِثال کے طور پَر کانٛہہ تیُتھ چیٖز یُس نہٕ توٗر ہیٚکو نِتھ کیٚنٛہہ ایٚلکٹرٛانِک چیٖز آسہِ تہٕ سُہ چھُ یِوان اسہِ گھرٔے تہٕ سُہ چھُ گَھرے کَران ٹھیٖک تہٕ سُہ چھُ اسہِ ییٚتیٚس نَزدیٖکٕے تہٕ أسۍ تُلو پَنُن لیپ ٹاپ تہٕ فوٗن تہٕ تُلو تہٕ نِمو تٔمِس نِش تہٕ سُہ چھُ مثال کے طور پر اگر أسۍ تٔمِس نِمو وُنکیٚس شامَن تہٕ سُہ دِی صُبحَس صُبحٲے دِی سُہ کُنہِ تہِ ٹایمہٕ پَتہٕ وا سُہ ٹھیٖک کٔرِتھ تہٕ سُہ چھُ واریاہ زیادٕ اصٕل اِنسان تہٕ بیٚیہِ چھُ سُہ مطلب کَمٕے پونٛسہٕ ہیٚوان اسہِ کیٛازِکہِ أسۍ چھِ تٔمِس ہَمساے تہٕ اگر اسہِ یُتھ کانٛہہ چیٖز آسہِ تہِ مان ژٕ لیپ ٹاپ گَژھہِ خراب یا فوٗن گژھہِ خراب یا کانٛہہ گَژھہِ یِتھ کٔنۍ خراب تہٕ أسۍ چھِ تٔمسٕے نِش نِوان بیٚیہِ تہِ چھِ ییٚتیٚس واریاہ دُکان یِتھۍ تہٕ یَمن جایَن أسۍ ٹھیٖک چھِ کَرناوان یم چیٖز ویٖز لیٚپ ٹاپ فوٗن یا یِتھۍ یِتھۍ چیٖز تہٕ کیٚازکہِ انسانَس چھُ منٛزٕ یہِ فوٗن پیٚوان ؤستھ تہِ سُہ چھِ پھٕٹان تہٕ گژھان خراب یا یِتھے کٔنۍ لیٚپ ٹاپ ویٚپ ٹاپ کیٚنٛہہ تِم چھِ گژھان ٹھیٖک پتہٕ چھِ أسۍ تتی کَران تِم ٹھیٖک